مےٚ اَنے کیٚنن آیی آر تھٔٹی تھٔٹی فَیو میشیٖن بٔڑ میشیٖن یہِ اَنے مےٚ یہِ گٔیے مےٚ پانٛژٕنَمَتن ساسن مَگر آ یہِ مِشیٖن باسے مےٚ حدٕ کھۄتہٕ زیادٕ خراب یہِ چھُ دوکھ مطلب یہِ چھُ کران دوٚن دۄہن چھُ چلان تریمہِ دۄہ چھُ آسان یہِ خراب اَتھ چھُ پیٚوان سَمان تہٕ سَمان اَنُن اَتھ چھِ کَم اَز کَم لگان پانژن ہَتن پانژھ ہَتھ ٹو ساس رۄپییہِ چھِ اَتھ گژھان سَمان پَتہٕ چھُ یہِ جاڈُن پیٚوان مےٚ باسیٚو حدٕ کھۄتہٕ زیادٕ یہِ خراب یہِ مِشیٖن أنۍ زیو نہٕ تُہۍ کیٚنٛہہ اَمہِ کھۄتہٕ چھِ تۄہہِ واریاہ مطلب لۄکچہِ مِشیٖن چھِ اَمہِ کھۄتہٕ بہتر روزان اَلبتہ مےٚ چھِ ؤنکینس مِشیٖن یُس بہٕ یوٗز چھُس کران یہِ چھِ کیٚنن آیی آر تھٔٹی تھٔٹی فَیو تہٕ مَگر یہِ باسیٚو مےٚ حدٕ کھۄتہٕ زیادٕ خراب یہِ مِشیٖن یوٗتاہ نہٕ أمۍ پیپر دِتۍ تیٖتیہ لٔگۍ اتھ یورٕ پونسہٕ تہٕ باقٕے پَتہٕ چھِ تۄہہِ پَنٕنۍ مرضی تُہۍ کیاہ أنیٚو اَلبتہ یہِ چھِ میٲنۍ سَجیشن اکھ یہِ کیٚنن آیی آر تھٔٹی تھٔٹی فَیِو مہ أنیو تُہۍ کیٚنٛہہ تُہۍ أنیو اَمہِ کھۄتہٕ بدل کانٛہہ مِشیٖن سۄ روزِ تۄہہِ بہتر